سیٚکَنٛد پروڈَکٹ کَرے مےٚ مَطلَب پَننہِ چویسہِ پٮ۪ٹھ واریاہ اَصل سُہ اوس واریاہ اَصل میٹیٖریل مےٚ کَرے تَتھ کیاہ وَنان کوڑر سیٚت سُہ اوس اَصلی فراک سوٗٹ مےٚ باسیے سُہ تمہِ ساتہٕ فراک سوٗٹ مَگَر ییٚلہِ سُہ یور ووت سُہ اوس مےٚ مَطلَب کوڈر سیٚٹ یُس نہٕ بہٕ لاگان ٲسِس یُس نہٕ بہٕ لاگہٕ کِہِیٖنۍ نہٕ تہٕ تمہِ موٗجوب گوٚو مےٚ سیٚکَنٛڈ پروڈَکٹَس مَنٛز تھوڑا دِل یہِ تَتھ ٲسۍ لیٚنٛگتھ تھوڑا کَم لیٚنٛگتھ آ تھوڑا باسے مےٚ لیٚنٛگتھ کیاز کہِ تَتھ چھِ میٲنۍ تہِ تھوڑا غَلطی مےٚ وُچھ نہٕ تمہ ساتہٕ تیوتاہ سُہ پروڈَکٹ اَصل پٲٹھۍ کِہِیٖنۍ یہِ چھا لیٚنٛگتھ کۭژاہ چھِ یَتھ کیژاہ چھِ مَطلَب بریٚڑٕتھ کۭژاہ چھَس کھوٚل لوٗز چھا کھوٚل چھا ٹَیِٹ چھا اَلبَتہَ کَلَر تہٕ تَتھ کیاہ وَنان کَلَر تہٕ کَپُر کَپُر تہٕ کَلَر واریاہ اَصل واریاہ اَصل مَطلَب امیزِنٛگ اَلبَتہ یُتٕے یوت باسیٚو مےٚ سُہ اوس نہٕ تھوڑا لینٛگتھہِ نِش ژھوٚٹ تمہِ تَل باسیٚو مےٚ کہِ بہٕ کَرٕ یہِ سیٚکَنٛڈ پروڈَکٹ واپسٕے یہِ کَرٕ بہٕ ڈیٚلِؤری واپَس تہٕ کیاز کہِ تَتھ ٲسۍ واریاہ لیٚنٛگتھ شاٹ یُس نہٕ مےٚ مُنٲسِب زون کہِ بہٕ ہیٚکہٕ نہٕ یہِ لٲگِتھ کِہِیٖنۍ نہٕ کیاز کہِ بہٕ چھَس لاگان تھوڑا لانٛگ فراک یِم سُہ اوس تھوڑا بیٚیہِ تھوڑا فیشَنیبٕل آیہِ تمہِ ساتہٕ باسیے مےٚ یہِ چھُ سِمپٕل فراک سوٗٹ تہٕ مَگَر اوس سُہ کوٚڑِڈ سیٚٹ یِم ماڈلہٕ واڈلہٕ چھِ لاگان تمہِ موٗجوب پیٚو مےٚ سُہ پروڈَکٹ پَتہٕ واریاہ ہیے یہِ واپسٕے کَرُن بیٚیہِ گوٚو تَتھ پروڈَکٹَس مَطلَب کیاہ تَتہِ گوٚو تھوڑا ڈِلے ہیٚو تِمو کوٚر سُہ تَتھ ڈِلے خَبَر کیاہ دٔلیٖل ٲسۍ تَتھ ٹیٚکنِکٔلی أسۍ دٔلیٖل کیاہ ٲسہ مَگَر تھوڑا گوکھ ڈِلے بہٕ ٲسِس واریاہ ویٹ ٲسِس کَران بہٕ مَطلَب ایگَرلی ویٹ ٲسِس بہٕ کَران تَتھ پروڈَکٹ خٲطرٕ کیازکہِ سُہ اوس مےٚ لاگُن لاگنُک چیٖز چھِ زیادٕ مَطلَب فیسِنیٹِنٛگ باسان کہِ وۄنۍ لاگہٕ بہٕ مےٚ گَژھِ سَرپرایِز گَژھِ یوٗتاہ اَصل بہٕ ہاو پَتہٕ گَرکٮ۪ن تہٕ تمہ نِش باسیٚو مےٚ تھوڑا سُہ بَیڑ ایٚکٕسپیٖریَنٕس تَتھ مَنٛز کہِ ہُتھکنۍ اوس کَپُر تہِ واریاہ اَصل کَپُر تہِ اوس واریاہ اَصل کَلَر کَمبِنیشَن جیسا تھا مَطلَب یُتھ اوس تہِ تِتھے کنۍ اوس سُہ مَطلَب بٕتھِ تہٕ اَلبَتہ تھوڑا گٔے لینٛگتھہِ مَنٛز مےٚ فَرَق تہٕ تھوڑا چھُ بیٚڑ ایٚکٕسپیٖرینٕس سوے لینٛگتھ گٔے تھوڑا ژھٔٹۍ تہٕ اَلبَتہ کَپُر تہٕ ہہُ اوس واریاہ اَصل تہٕ سیٚکَنٛڈ پروڈَکٹَس مَنٛز گٔے مےٚ تھوڑا تھوڑا بہت بیٚڑ ایٚکٕسپیٖرینٕس نگیٹِو ایٚکٕسپیٖرینٕس یُتٕے یوت کہِ تھوڑا ٲسۍ مےٚ تہِ غَلطی تھوڑا آسہِ تِمَن ہٕنٛز تہِ غَلطی ڈیٚلِؤری ٹایم تہِ دیُتُکھ تھوڑا زیادے پَہَم تہٕ مَگَر پروڈَکٹ اوس ٹھیٖک اَلبَتہ تھوڑا گٔے وِیٲڈ ایٚکٕسپیٖرینٕس مےٚ یُتٕے یوت نگیٚٹِو مےٚ وُچھ نہٕ تمہِ ساتہٕ لیٚنٛگتھ تِمَن تمِچ کِہِیٖنۍ نہٕ مےٚ سوٗنٛچ کہِ یہِ گَژھِ مےٚ بَرابَر یہِ آسہِ فراک سوٗٹ یُس اوس سُہ تھوڑا یِتھ کنۍ سُیِتھ راوُنٛڈ آیَس مَنٛز یِتھ کنۍ کَٹ اوسُس مَگَر راوُنٛڈ اوس سُیِتھ تَلہٕ تہِ اوس تَتھ فیشنیبٕل تھوڑا شَلوار یُتھ نہٕ بہٕ ہیٚکہٕ ہا لٲگِتھ کِہِیٖنۍ تہِ سُہ پروڈَکٹ ہیٚوت مےٚ پَتہٕ واپسٕے حظ کٔرِتھ